تٔمِس خٲطرٕ چھِ اَکھ یِہٕے اَکھ مسیج اَکھ اَکھ یِہٕے اَکھ خَبَر اَکھ ایڈوایِس اَکھ کہِ اگر تٔمِس سِومِنٛگ چھِ ہیٚچھِنۍ سُہ چھِ کَران تٔمِس چھِ سٹاٹ کَرُن تٔمِس چھِ اَمیُٚک ابتدا کَرُن سُہ کٔرِنۍ گۄڈٕنٮ۪تھ کٲم سُہ گٔژھِنۍ گۄڈٕ کَم آبَس منٛز تَتہِ ہیٚچھِنۍ سُہ تھوڑا مطلب اَمِکۍ اَصوٗل کہِ یہِ کِتھ پٲٹھۍ چھِ کَرٕنۍ سِوِم کِتھ پٲٹھۍ چھِ کَرٕنۍ تمہِ پَتہٕ کٔرِنۍ سُہ ٹرٛاے ٹرٛاے کٔرِنۍ سُہ بار بار کٔرِنۍ یہِ رِپیٖٹ کٔرِنۍ یِم کَتھٕ أمۍ یِم أمِس ؤنمٕژ آسَن سِوِم کَرنہٕ خٲطرٕ کیٛاہ کیٛاہ کَرُن چھِ تَتھ منٛز چھِ آسان گۄڈٕنِچی کَتھ اِنسان گوٚژھ پَنُن پان ہٮ۪کُن آبَس پٮ۪ٹھ دَرٲوِتھ پَتہٕ گوٚژھ اِنسان ہٮ۪کُن نَرٮ۪ن تہٕ زَنٛگَن موٗمینٛٹ کٔرِتھ یِمن سۭتۍ چھِ کینٛہہ بُنیٲدی اَصوٗل اگر کٲنٛسہِ نَفرَس ژھرٛانٛٹھ آسہِ ہیٚچھِنۍ کٲشِر پٲٹھۍ وَنوس أسۍ ژھرٛانٛٹھ آسہِ ہیٚچھِنۍ ژھرٛانٛٹھ آسٮ۪س ہیٚچھِنۍ سُہ ہَسا گوٚژھ گۄڈٕنٮ۪تھ کَم آبَس منٛز ٹرٛاے کَرُن کَم آبَس منٛز مطلب ہیٚچھُن تمہِ پَتہٕ ہَسا گوٚژھ سُہ زیادٕ آبَس منٛز گژھُن بیٚیہِ گوٚژھ سُہ ساروِی کھۄتہٕ سُہ گوٚژھ پَنُن پان ہٮ۪کُن آبَس پٮ۪ٹھ دَرٲوِتھ